کٲشِر زَبان چھ واریاہو صدیو پٮ۪ٹھ یِوان اِستعمال کَرنہٕ برونٹھ برونٹھ کالہِ کَجہِ کٲشِر زَبانہِ منٛز ٲسۍ نہٕ زیادٕ فَرَق یِوان لَبنہٕ کیٚنٛہہ مَگَر یوتاہ یوتاہ ماڈٲرنیزیشَن آو وارِیاہ زَبانہٕ آیہِ اَتھ منٛز مِکٕس آز کل چھِنہٕ تِتھ پٲٹھۍ یِوان کٲشِر زَبان اِستِعمال کَرنہٕ کہینۍ تہِ وۄنۍ یوتاہ ماڈٲرن ماڈٔرنیزیشَن آو یِتھ منٛز عَرَبِک زَبان اِنگلِش زَبان اُردو ہِنٛدی زَبان تہِ آیہِ بولنہٕ کٲشِر زَبان ہُنٛد چھِنہِ یِوان تِتھ پٲٹھۍ اِستعمال کَرنہِ کہینۍ تہِ وۄنۍ تہِ اَگَر کٲشِر زَبان چھ اِستعمال کَران اَتھ منٛز چھ آسان تھوڑا عَربی ہُنٛد عَربی زَبان تہِ رَلہٕ اِنگلِش اِنگلِشِک اَلفاظ تہِ آسان اَتھ منٛز رَلہٕ بیٚیہِ اُردو تہِ ہِنٛدی ہِنٛدی کیٚنٛہہ اَلفاظ تہِ اِستعمال یِوان کَرنہِ نٔو نٔو یۄس تہِ جَنریشَن چھِ یِوان تِمَن چھِ زیادٕ زیادٕ نٔے نٔے اِنگلِش عَرَبِک اُردو ہِنٛدی زَبان یِوان ہچھناونہٕ یۄس یہِ کٲشر زَبان اوس یہٕ روز تٔتی تہٕ آز وۄنۍ وارِیاہ مُشکِلات چھ یِوان یِم یِمَن نَیَن جَنریشَن تِم کَرن کٲشِر زَبان اِستعمال بیٚیہِ یۄس نٔو نٔو کَلچَر تہِ آیہِ یِتھ کٔاشِرِ کٔاشِرِ زَبانہِ سۭتۍ امہِ سۭتۍ تہِ گٔے وارِیاہ یہِ زَبان چینج